بہٕ کَتھ چیٖزَس چھُس پننہِ زندگی منٛز واریاہ ویلیٛو دِوان بہٕ ہسا چھُس ویلیٛو دِوان پننہِ پڑھاے پٮ۪ٹھ ساروٕے کھۄتہٕ اصٕل چھُ مےٚ باسان زِندگی منٛز یِہوے پَرُن یہِ چھُ مےٚ واریاہ خۄش چھُس بہٕ گژھان اَمہِ پَرنہٕ سۭتۍ تہٕ بہٕ چھُس أتھۍ کَران زیادٕ ویلیٛو